سپوٹٕس سٹیڈیَم کُلگام سپوٹٕس سٹیڈیَم کٮ۪لَم سپوٹٕس سٹیڈیَم اشمُجی سپوٹٕس سٹیڈیَم دِوسَر سپوٹٕس سٹیڈیَم مِرہامہ سپوٹٕس سٹیڈیَم ہم پٔتھری سپوٹٕس سٹیڈیَم بُگام سپوٹٕس سٹیڈیَم یارِ پوٗرہ